ہیٚلو السلامُ علیکُم جِناب تُہۍ چھِوٕ دِل شاد میڈِکیٹ آ أسۍ چھِ کُلگام پٮ۪ٹھ حَظ میڈِکل ایٚجنسی چھِ أسۍ چلاوان تہٕ مےٚ دۄپ تۄہہِ مہ چھُو کینٛہہ دواہ وواہ مہ چھُو ضرورت تیٚلہِ ہیکہٕ بہٕ ترٲیِتھ نہ نوٚو چھُنہٕ کینٛہہ پرون چھُ مگر تتھ ڈِسکاوٗنٹ چھُ واریاہ یتھۍ کنٮ۪ن زن پیرسٹٕمال چھُ تتھ چھُ ڈِسکاوُٹ چھُ یا کوٗزومِن چھِ تتھ پٮ۪ٹھ تہِ چھُ شاید ڈِسکاوُنٹ یا لۄکٹٮ۪ن بچن خٲطرٕ کف سٔرپ تتھ پٮ۪ٹھ تہِ چھُ ڈِسکاوُنٹ واریاہ آ آ تتھ چھِ پندہ پٔرسنٹ چھُ لۄکٹٮ۪ن بچن خٲطرٕ پرسٹٕمالس چھُ دہ پرسنٹ تہٕ یتھ کوٗزمِنس چھِ پانژتٲجی پٔرسنٹ ڈِسکاوُنٹ آ أسۍ چھِ کٕنان ییٚمہِ کُے آرجِنل برینڈ دُپلِکیٹ برینڈ چھُنہٕ کینٛہہ یُس اسہِ پنُن آرجِنل برینڈ چھُ آسان آ آرجِنل برینڈ کٕنان أسۍ امہِ بۄن ادٕ بیٚیہِ کرو تہنٛز زٕ پرسنٹ کرو بیٚیہِ ڈِسکاوٗنٹ اہن حَظ آ نہ حَظ یوٗتاہ تۄہہِ ضرورت آسوٕ ہوٗم ڈیٚلِؤری تہِ چھِ أسۍ کران بِلکُل نہ کہیٖنۍ چھُنہِ پرواے تُہۍ کرِو اسہِ تُہۍ دِیو اسہِ پنُن ایڈرس آ پنُن فِکسٕڈ پۄیِنٹ کتیتھ چھُو تۄہہِ أسۍ واتناوو اوٗر بیٚیہِ ؤنِو یہِ کٔژِ بجہِ چھُ واتناوُن تہٕ پیمینٹ رٔٹو أسۍ تیٚلہِ أتتھنٕے نا تِتھ پٲٹھۍ نٔے چھُ أسۍ رٹنٕے تۄہہِ چھوا تریٚنوے پیٹہِ رٔٹنہِ ؤلِو کینٛہہ چھُ نہٕ پرواے ییٚلہِ تُہۍ ترٮ۪نوے پیٹہ رٔٹِو تیٚلہِ رٔٹو اِنسٹالمینٹن منٛز أسۍ پونٛسہٕ نہ تِیوٗت کھسنہٕ کینٛہہ لگ بگ کھسہِ یُہے ستتھ پانژھ ستتھ ساس تام کھسن کینٛہہ چھُنہٕ پرواے ولِو ترٲیِو تُہۍ ؤلِو کینٛہہ چھُنہٕ پرواے چلو سر ٹھیٖکھ چھُ